کٔشیٖر منٛز چھِ واریاہ زیادٕ ہِسٹورِکَل جایہِ ہِسٹورِکَل چیٖز ٹیمپٕل میوٗزِیَم فوٹس وَغٲر تہٕ ییٚتہِ چھِ اَسہِ کٔشیٖر منٛز سرینَگرَس منٛز خاص طور پٲٹھۍ فیمَس مُغل گاڈَنٕز ییٚتہِ یَتھ منٛز یِوان چھِ ہٲروَن باغ شالمَر باغ نِشات باغ باٹنِکَل گاڈَن چشما شاہہ بیٚیہِ خاص طور پٔری محل پٔری محلَس منٛز چھِ أسۍ ہٮ۪کو ؤنِتھ فوٹ چھِ کیٛازِکہِ سُہ چھُ أنٛدرٕ کِنۍ محل ٹایپ فوٹ ٹایپ چھُ سُہ أنٛدرٕ کِنۍ محل کیٚنہہ فوٹ ٹایپ چھُ سُہ سُہ چھُ أکہِ بادشاہَن دیُتمُت پَنٕنہِ طرفہٕ أکِس پیٖرَس توفا گِفٹ یَتھ وَنان چھِ تہٕ یِم چھِ موکَل گاڈنٕز یِم چھِ اَسہِ یِم چھِ تیٖتیاہ یِم چھِ واریاہ خوٗبصوٗرت اَتھ منٛز چھِ بونہِ چھِ اَتھ منٛز چھِ مٮ۪وٕ کُلۍ اَتھ منٛز چھِ واریاہ قٕسمٕکۍ مٮ۪وٕ پوش رنٛگ بَرٕنۍ پوش چھِ اَتھ منٛز بیٚیہِ چھِ اَتھ منٛز آب وَسان فموار چھِ وار یہِ چھِ واریاہ خوٗبصوٗرت تہٕ اَتھ یہِ بٕتھِ کَنۍ چھِ یہِ چھِ بِلکُل یَتھ ڈَل یہِ کِس دامنَس پٮ۪ٹھ چھِ یِم سٲری مُغل گاڈَنٕز اَتھ منٛز چھِ شالیمار گاڈَن اَتھ اَتہِ چھُ اَکھ یَتھ أسۍ وَنان چھِ بالا دٔرۍ تَتہِ چھِ ٲسۍ مٕتۍ یُس جہانگیٖر چھُ اوسمُت پادشاہ جہانگیٖریٖر تٔمۍ سُنٛد سَباہ چھِ ٲسۍ مٕژ صُبحٲے اَتہِ لَگان تہٕ بیٚیہِ چھِ اَتہِ قٲد خان تہِ بَنٲوِتھ اَتھ منٛز اَتھ منٛز چھِ واریاہ اَصٕل اَصٕل چیٖز بَنٲوِتھ نِشاط باغ چھُ نِشاط باغَس منٛز یُتھُے کھَسان چھُ تہٕ سیوٚدُے چھُ ڈَلَس پٮ۪ٹھ نظر پیٚوان ییٚتہِ چھِ واریاہ لُکھ پرٛٮ۪فَر کَران کہِ چھُٹیَن منٛز یا بَٹوار آتھوار چھِ آسان یِم اور گَژھان پَنُن ٹایِم سپٮ۪نٛڈ کَرنہِ شُرۍ گَژھان یِم چھِ واریاہ خوٗبصوٗرت جاے ٹھَنڈٕ جایہِ چھِ رٮ۪تہٕ کالہِ چھِ زیادٕ خۄش گَژھان اور گَژھُن وَندَس منٛز چھِ اَتھ پَنُن اَلَگ آسان شیٖنَس منٛز چھِ یِم واریاہ خوٗبصوٗرت دِکھان آٹَمَس مَنٛز ییٚلہِ یِم بونہِ پَن چھِ پیٚوان یہِ چھِ واریاہ خوٗبصوٗرت دِکھان ہرکُنہِ موسمَس منٛز چھِ یہِ واریاہ زیادٕ خوٗبصوٗرت لَبنہٕ یِوان تہٕ ییٚتہِ چھِ میوٗزِیَم یَتھ ایس پی ایس میوٗزِیَم چھِ وَنان یہِ چھِ سرینگر ڈِسٹرکَس أتی ڈالسی پٮ۪ٹھ چھُ ییٚتہِ نہروٗ پارکہٕ نِش تہٕ اَتھ منٛز چھِ اَتھ میوٗزیَمَس منٛز چھِ واریاہ چیٖز سِکَلپچَر لَگ بَگ زٕ ساس سٕکَلپچَر چھِ پینٛٹِنٛگ چھِ لَگ بَگ ٲٹھ شَتھ نَو شَتھ پینٛٹِنٛگ چھِ مَنو سِکرِپٹٕس چھِ تِم تہِ چھِ لگ بگ ڈاے ساس ویپنٕز چھِ ٹیکٕسٹایل آیٹمٕز چھِ نیچرَل ہِسٹورِکَل ہِسٹِرٛی آیٹَمٕز چھِ ڈیٚکُریٹِو آٹ آیٹَمٕز چھِ جیٚلری چھِ یِمَن ڈوٗگرا جلری تہِ چھِ واریاہ اَتھ منٛز یا بادشاہ یِم جویلری لَگاوان چھِ ٲسۍ مٕتۍ یِم چھِ اَتھ منٛز یہِ تہِ چھِ واریاہ خوٗبصوٗرت جاے تہٕ بیٚیہِ چھِ یہِ تِژھ چاے کہِ یہِ ہٮ۪کو نہٕ أسۍ نظر اَنداز کٔرِتھ کینٛہہ تہِ اور گَژھِ نہٕ اِنسان یہِ چھِ واریاہ واریاہ زیادٕ خوٗبصوٗرت جاے ییٚتہِ چھِ اَسہِ ٹیمپٕلز سرینَگرَس منٛز چھِ اَکھ واریاہ فیمَس ٹٮ۪مپٕل یَتھ وَنان چھِ شَنکَراچاریا یہِ چھِ أکِس پہاڑ کِس ٹاپَس پٮ۪ٹھ یہِ شَنکَراچارِ اور چھُ پیٚوان لگ بگ چھِ اور لُکھ گَژھان ٹریک کٔرِتھ بیٚیہِ چھِ یہِ ٹریکِنٛگ پویِنٛٹ اَکھ واریاہ زیادٕ اَصٕل پَتہٕ چھِ لاسٹَس تِم اور کھَسان شَنکَراچارِ یہِ چھُ شِو سُند مَندِر تہٕ ییٚلہِ ییٚلہِ تہِ چھُ آسان شِو سُند کانہہ بوٚڑ دۄہ تہٕ لُکھ چھِ اِوان کٲشِر پٔنڈِت چھِ زیادٕ کٔشیٖرِ منٛز یِم چھِ یِوان تہٕ نیٚبرِم کٲشِر پٔنڈِتھ تہِ یا ہِنٛدۍ چھِ اور پٲٹھۍ یور یِوان اَتھ ٹیمپٕلَس اَمہِ اور ٹیمپٕل گژھن موٗجوٗب یہِ چھُ واریاہ اَصٕل جاے واریاہ خوٗبصوٗرت جاے اَمہِ کہِ ہایٹہِ پٮ۪ٹھ چھِ واریاہ ڈَل یِوان اَتھِ ہاوُس بوٹٕس یِوان اَتھِ سُہ چھُ واریاہ خوٗبصوٗرت جاے تہٕ بیٚیہِ چھِ ییٚتہِ بیٛاکھ گَن پَتہٕ یَتھ ٹیمپٕل تہِ چھُ ییٚتہِ شِو ٹیمپٕل تہِ چھِ ییٚتہِ ییٚتہِ چھِ فوٹ چھِ ییٚتہِ ہاری پَربَت فوٹ فوٹ لون چھِ ییٚتہِ ییٚتہِ چھِ کینٛہہ چھِ گژھان مگر تور چھُنہٕ زیادٕ گژھان لُکھ کینٛہہ تہٕ حضرت بل چھِ اَسہِ آستان ییٚتہِ ییٚتہِ چھِ دُنہٕکۍ ہِسٹورِکَل یِم ٹیمپٕلز آسان شراینٕز یَتھ وَنان چھِ واریاہ یِم چھِ ییٚتہِ ییٚتہِ چھِ مۄغدُم صاحب دسکیٖر صاحب شاہ ہَم دان صحب یہے مۄغ حضرتبَل آستان چھِ ییٚتہِ کٔشیٖر منٛز چھِ واریاہ واریاہ واریاہ چھِ ییٚتہِ ہِسٹورِکَل جایہِ یِم نہٕ أسۍ ایکسپٕلینٕے ہٮ۪کَو کٔرِتھ تیٖتیاہ زیادٕ چھِ ییٚتہِ تہٕ ییٚتہِ چھُنہٕ اَگر اِنسان بیٚہہِ سرینگرَس منٛز ہر کُنہِ جایہِ گژھِ نہٕ تہٕ وَقتی مِلہِ نہٕ کہِ اِنسان کیاہ گژھِ بیٚکِس جایہِ نیٚبرِم لُکھ تہِ یِم تہِ یِوان چھِ یِم چھِ ییٚتہِ دِوان واریاہ زیادٕ ٹایم یِم چیٖز وٕچھنَس ییٚتہِ یِم ییٚتِکۍ ہِسٹارِکَل ییٚتہِ چھِ واریاہ زیادٕ فوٹ واریاہ ٹیمپٕلز چھِ ییٚتہِ واریاہ وٕچھَن لایق جایہِ چھِ ییٚتہِ یِم ہِسٹارِکَل پٕلیسٕز چھِ تہٕ لُکھ چھِ گَژھان چھُٹِیَن منٛز اور پَنُن ٹایِم سپٮ۪نٛڈ کَرنہِ